بٔڑۍ مٔہنِو تِژھٕ گیمہٕ گِنٛدان تہِ چھِنہٕ کِہیٖنۍ تیٖژاہ چھَنہٕ تمَن فٕرسَت تہِ آسان کِہیٖنۍ البتہ کینٛہہ گیمہٕ چھےٚ یِم زَن بٔڑۍ مٔہنِو گِنٛدان چھِ یِمَن منٛز چھُ کَبَڈی چھُ سُہ رَزِ لَمُن چھُ کَبڈی منٛز چھِ آسان واریاہ نفر اَکہِ سایڈٕ واریاہ نفر اَکہِ سایڈٕ تَتھ سۭتۍ چھِ تم کُنہِ کُنہِ ساتہٕ اٮ۪نٹرٹین کَران بیٚیہِ چھِ اِنڈور گیمہٕ تہِ کینٛہہ گِںٛدان یِمَن منٛز کٮ۪رَم بوڑ چھُ چَس بوڑ چھُ کٮ۪رَم بوڑ سُہ چھُ ہٮ۪کان کانٛہہ تہِ گِنٛدِتھ تَتھ چھِ تھوڑا پرٛٮ۪کٹِس کَرٕنۍ اَسہِ ضوٚرَتھ تہٕ پَتہٕ چھِ ہیٚچھان پرٛٮ۪تھ کانٛہہ مگر یُس چَس چھُ چَس چھِنہٕ ہٮ۪کان سٲری گِنٛدِتھ کِہیٖنۍ تَتھ گژھِ واریاہ ذٔہیٖن اِنسان آسُن اَدٕ ہیٚکہِ سُہ چَس گیم گِندِتھ اَمہِ مٔزیٖد چھِ گِندان کاڑ گیمہٕ یہِ بُزَرٕگ کاڑ گیمہٕ یَتھ کٲشِرۍ پٲٹھۍ وَنان چھِ تاس تَتھ چھِ ژور نفر تہِ ہٮ۪کان گِنٛدِتھ تَتھ چھِ شےٚ نفر تہِ ہٮ۪کان گِنٛدِتھ أتھۍ سۭتۍ چھِ یِم پَنُن دۄہ دۄہ چھُکھ وقت یُس زَن بَچامُت وقت چھُ تٔتھۍ سۭتۍ چھِ تٕم بُزَرٕگ اٮ۪نٹرٹین کَران